اسلامُ علیکُم میم تُہۍ چھِوٕ حَظ ٹھیٖکھ پٲٹھۍ اصٕل پٲٹھۍ ہاں ہاں میم اِفشانہ چھس آ مہ ایکچُلی میم میرا وہ تھا نا مےٚ اوس نہِ حِظ ڈیٹا کلیکشنُک اِشوٗ اُس میں تھوڑی تھوڑی سی وہ پرٛابلِم ارہی ہیں سُہ نہٕ حَظ چھُ نہِ مےٚ وٕنہِ مٹیٖریل وغیراہ ایٖزِلی ایویلیبٕل گژھان کِہیٖنۍ ہاں ہاں وۄنۍ نہ حَظ میم بہٕ حَظ گٔیَس اوترٕ سپیٖکر ژھانڈنہِ مگر اتہِ حظ چھُنہٕ مطلب چھُ نہ حَظ بُروشاسکی لینگویج تہٕ تتھ حَظ چھَنہٕ خاص یِم حظ آ کِہیٖنۍ سپیٖکر تۄہہِ حِظ چھو پتہٕے تمِچ سۄ چھِ آلموسٹ ہاں ہاں واریاہ مےٚ حَظ چھُ باسان ہاں ہاں ہاں

ہاں اچھا اچھا

اہن حَظ

اچھا اچھا اچھا ادٕ حَظ اَدٕ حَظ شُکریہ شُکریہ میم ونہِ حَظ کٔر مےٚ بٔڑٕ اُمید سان تۄہہِ فون کہِ تُہۍ کٔرِو مےٚ اتھ منٛز ہیلپ تہٕ بہٕ چھس واریاہ پریشان اہن حَظ اہن حَظ اہن حَظ

اِنشاء اللہ حَظ اہن حَظ اہن حَظ اِنشاء اللہ ادٕ حَظ ادٕ حَظ شُکریہ شُکریہ اچھا اہن حَظ اہن حَظ انشاء اللہ انشاء اللہ ادٕ حَظ میم امہِ ورٲے مہ چھس ہیکان کٔرِتھ تہِ کہیٖنۍ نہٕ اوکے ادٕ حظ ٹھیٖکھ چھُ ادٕ حظ ٹھیٖکھ ٹھیٖکھ اوکے میم اِنشاء اللہ اِنشاء اللہ ادٕ حَظ ادٕ حَظ ٹھیٖکھ ٹھیٖکھ اِنشاء اللہ او اہن حَظ اہن حَظ اہن حَظ تی بہٕ گٔیس مینٹلی تہِ ڈِسٹرب امہِ سۭتۍ اِنشاء اللہ انِشاء اللہ اچھا ٹھیٖکھ ٹھیٖکھ شُکریہ شُکریہ میم اچھا اسلامُ علیکُم آسا وعلیکُم اسلام